ہَٮ۪لو سَلام وعلیکُم ٹھیٖک چھُو اَصٕل پٲٹھۍ ژٕ وَن حظ مےٚ أتی چھُو حظ مےٚ حظ اوس یہِ بوڈس کیٛاہ حظ کِرایا چھِ اَہن حظ مےٚ حظ اوس اَپور تَرُن تہٕ وٕچھہا کِراے کیٛاہ چھِ اَتھ زٕ ہَتھ حظ ریٹھ اَکے بہٕ حظ یِمو